مارٕچ ترٛووُہ چھُ آمُت شہیٖدن ہُنٛد دۄہ مَناونہٕ تہٕ تَتھ چھِ وَنان شٔہیٖد دِواس تَتھ منٛز چھِ ترٛےٚ فریڈم فیٹٲرٕس اکھ چھُ تَتھ منٛزن بھگت سنگھ بیٚیہِ چھُ شیو رام راج گروٗ تہٕ بیٚیہِ چھُ سُکھ دیو تھاپر تہٕ یِمن چھِ آمٕژ یِمن چھِ یِمن چھِ دیُتمُت انٛگریزو پھٲسۍ پَنٛداہ اَگست چھُ اوسمُت پَنٛداہ اَگست کُنوُہ شیٚتھ تہٕ ستٲجی ہس منٛز چھُ اوسمُت یومہِ آزٲدی ہُنٛد دۄہ اَتھ منٛز چھُ کوٚرمُت زیادٕ گاندھی جین تہٕ ترٛیٚیم چھُ ترٛیٚیُم چھُ اُستادن ہُنٛد دۄہ یہِ چھُ آمُت پانٛژھ ستمبر مناونہٕ تہٕ اَتھ منٛز چھ ٲسۍ مٕژ اینٛورسری ییٚمِس ڈاکٹر سروا سروی بَالی رادھا کرشناہس شتوُہ جنوری چھِ ٲسۍ مٕژ آزٲدی ہُنٛد دۄہ اَمہِ دۄہ چھُ آمُت یومہِ ایٚن مطلب آزٲدی ہُنٛد دۄہ مناونہٕ تہٕ تِم چھِ لیبر ڈے مطلب موٚزوٗرن ہنٛد دۄہ چھُ آمُت مناونہٕ ژور ستمبر زٕ ساس ترٛۆوُہس منٛز چھُ آمُت موٚزوٗرن ہُنٛد دۄہ مَناونہٕ یِمٕے چھِ أسۍ تِم پانٛژھ ڈیٹ یِم مطلب أسۍ مناوان چھِ